ساروٕے کھۄتہ گۄڈٕ یم سٲنۍ سیٖنیَر سِٹیٖزَنٕز چھِ تِمن چھِ ٹیٚکنالوجی استعمال کرنَس مَنٛز واریاہ پرٛابلم یوان کیٛازکہِ تِم چھِنہِ اَتھ سۭتۍ بَڑھیمٕتۍ کیٚنٛہہ تیٚمیٛک مطلب گوٚو تِمن چھَنہٕ اَتھ سۭتۍ فیمِلیرِٹی کِہیٖنۍ ییٚلہِ تِم بَڑھیے تَمہِ ساتہٕ ٲس تھوڑا بہت ٹیٚک تھوڑی بہت ٹیٚکنالوجی مگر یۄس آز ٹیٚکنالوجی چھِ سۄ ٲس نہٕ تَمہِ ساتہٕ کیٚنٛہہ أسۍ چھِ نٔو جنریشَن ٲں أسۍ چھِ یہِ ٹیٚکنالوجی وُچھان ییٚلہِ وارٕ وار یُتھُے أسۍ بَڑے تَمہِ ساتہٕ ٲس یہِ ٹیٚکنالوجی أسۍ بڑھیے اَتھ ٹیٚکنالوجی سۭتۍ تہٕ مگر تِم ٲسۍ نہٕ تِمن ہنٛدۍ وزۍ ٲسۍ نہٕ یہِ ٹیٚکنالوجی وُنہ درٛامٕژ کیٚنٛہہ تِم یمن چیٖزَن سۭتۍ ٲسۍ جیسے کہِ فونٕز ٲسۍ تَمہِ ساتہٕ مگر ٲں کیٖپیڈ فونٕز ٲسۍ سٕمارٹ فونٕز ٲسۍ نہٕ آسان کیٚنٛہہ تِمن چھِ تِم چھِنہٕ یمن چیٖزَن سَپورٹ کران کینٛہہ جیسے یِتھ کٔنۍ سٕمارٹ فونٕز چھِ تِمن چھُ باسان یم سٕمارٹ فونٕز چھِ تِم چھِ واریاہ نۄقصان دیٚہ کیٛازکہِ آز چھِ شُرۍ آسان فوننٕے پٮ۪ٹھ لٔگِتھ تَمہِ سۭتۍ چھِ ٲں نظر گَژھان خراب اصٕل پٲٹھۍ نہٕ بوزنہٕ یوان کیٚنٛہہ پَتہٕ چھُ پیٚوان شیٖشہ لاگُن واریاہ پرٛابلم چھِ گَژھان بیٚیہِ یِم سیٖنیَر سِٹیٖزَنٕز چھِ تِمن چھِ یوان آز أزِچ یہِ ٹیٚکنالجی یوٗز کرنَس مَنٛز واریاہ پرٛابلم کیٛازکہِ آز چھِ زیادٕ تر گھرٕ یمن مَنٛز فُل ٹیٚکنالجی ٲں ایٚولیبٕل چھِ آسان یِتھ کٲٹھۍ واشِنٛگ مشیٖنٕز چھِ آسان مایکرٛو ویو اُووٕنٕز چھِ آسان فرجِز چھِ آسان رفرٛجِریٹرٕز اِنڈَکشَن ہیٖٹرٕس چھِ آسان اِنڈَکشَن ہیٖٹرٕس برٛونٛہہ ٲسۍ آسان گۄڈٕ نارمل ہیٖٹرٕس تِم یوٗز کرنَس مَنٛز ٲس نہٕ تِمن پرٛابلم گَژھان کیٚنٛہہ تہٕ مگر ییٚلہِ اِنڈَکشَن ہیٖٹرٕس آیہِ تِمن پٮ۪ٹھ ٲس آسان ڈِجِٹَل سیٚٹِنٛگ یۄس یۄس نہٕ تِمن استعمال تگنۍ کَرٕنۍ ٲسۍ تَگان کِہیٖنۍ فونٕز آیہِ تَمہِ برٛونٛہہ ٲس آسان ٹیٚلِفونٕز کتھ ٲس یوان کرنہٕ أکِس جایہِ پٮ۪ٹھ بیٚیِس جایہِ تام یا پھر ییٚلہِ ٹیٚلِفونٕز ٲسۍ نہٕ درٛامٕتۍ کِہیٖنۍ تَمہِ ساتہٕ اوس پیٚوان أکِس بیٚیِس آلَو کَرنہٕ گَژھُن کانٛہہ کٲم آسہِ ہا یا پھر اگر دوٗر آسہِ ہان تیٚلہِ اوس پیٚوان ڈاک سوزٕنۍ آز چھِنہٕ پیٚوان ٲں سُہ کَرُن کیٚنٛہہ تَمہِ حسابہٕ چھِ ٲں سیٖنیَر سِٹیٖزَنٕز یِم چھِ تِمن چھُ ٲں یہِ چیٖز پسنٛد تہٕ مگر واریاہ زیادٕ پرٛابلم چھِ گَژھان کیٛازکہِ تِم چھِنہٕ ہیٚکان یم یوٗز کٔرِتھ کیٚنٛہہ بیٚیہِ چھِ زیادٕ تر یِم سِٹیٖزنٕز چھِ تِم چھِ اِلِٹرٛیٹ ان پڑھ چھِ تِم اَؤے چھِ گَژھان واریاہ پرٛابلم تِمن یہِ ٹیٚکنالوجی یوٗز کرنَس مَنٛز فونٕز درٛایہِ فونٕز چھِنہٕ تگان تِمن یوٗز کَرٕنۍ واریاہ گھرکۍ بٲژ چھِ آسان دوٗر دوٗر ٲں تِمن سۭتۍ چھِ ٲں ہیٚکان أسۍ رابطہٕ قٲیم کٔرِتھ ویٖڈیو کالٕز چھِ یوان کَرنہٕ وایس کالٕز چھِ یوان کرنہٕ مگر تِمن چھِنہٕ اَتھ سۭتۍ فیمِلیرِٹی کیٚنٛہہ اس لیے چھِنہ ہیٚکان تِم یوٗز کٔرِتھ کِہیٖنۍ پَلوٚو چھِ چھَلان پَلوٚو ٲسۍ چھَلان گھرِ تَمہِ ساتہٕ آسہٕ نہٕ واشِنٛگ مشیٖنٕز کِہیٖنۍ اس لیے ٲسۍ پیٚوان یا تہِ گھرٕ پَلوٚو چھَلٕنۍ یا یا تہٕ آرَن پٮ۪ٹھ گَژھُن پَلوٚو چھَلنہٕ مگر آز چھَنہٕ سۄ پرٛابلم کیٚنٛہہ آز چھِ واٹر سَپلاے یِوان واشِنٛگ مشیٖنٕز چھِ أسۍ ٲں یوٗز کران تِمن پٮ۪ٹھ چھِ ڈِجِٹَل سیٚٹِنٛگ آسان اس لیے چھَنہٕ تِم تہِ تگان خاص کر یمن ٲں تگان یوٗز کَرٕنۍ کیٚنٛہہ تہٕ بیٚیہِ چھُ تِمن باسان یم یۄس ٲں واشِنٛگ مشیٖنٕز آیہِ تِم آسہٕ ٲں پَلوٚو چھَلنہِ اوس پیٚوان گَژھُن تَمہِ سۭتۍ ٲس پیٚوان یہِ تہٕ گَژھ واریاہ کرٕنۍ اس لیے ٲسۍ گَژھان ایٚگزَرسَایز آز چھِ ٹیٚکنالوجی واریاہ ایٚولیبٕل اس لیے چھُ اَمہِ سۭتۍ گَژھان ہیٚلٕتھ پٮ۪ٹھ اَثَر پیٚوان لوٗکھ چھ گَژھان بِہِتھ یۄس برٛونٛہہ کٲم ٲس پیٚوان سۄ چھَنہٕ پیٚوان آز کیٚنٛہہ اُووَنٕز آیہِ تِم تہِ چھِ کران واریاہ ہیٚلٕپ مگر ٲں یِمن چھُ باسان یم سیٖنیَر سِٹیٖزَنٕز چھِ یم چھِ نۄقصان دیٚہ سانہِ خٲطرٕ تِکیٛاز یموٚو سۭتۍ چھَنہٕ یُس برٛونٛہہ کٲم ٲس آسان تَمہِ سۭتۍ اوس روزان انسان فِٹ ایٚگزرسَایز ٲس گَژھان باقٕے ایٚگزَرسَایز کرنٕچ ٲس نہٕ ضروٗرتھٕے پیٚوان تہٕ مگر آزٕ ٲں یم ٹیٚکنالوجی چھِ آمٕژ یموٚو سۭتۍ چھُ انسان بِہِتھ گوٚمُت کٲم چھِ نَہ برابر توتہِ چھُ انسان کران نا شکر یمن چیٖزَن پٮ۪ٹھ یم یم چیٖز چھِ گَژھان سیٖنیَر سِٹیٖزَنٕز چھِ یم اَتھ مَنٛز ٲں یم یوٗز کرنَس مَنٛز پرٛابلم گَژھان گھرٕکۍ بٲژ ہیٚکَن تِمَن ہیٚچھنٲیِتھ کہِ یم چیٖز کِتھ پٲٹھۍ کٔرِو یوٗز تہٕ مگر کانٛہہ کیٚنٛہہ لوٗکھ چھِ تِمن چھُ تَگان یوٗز کَرُن تہٕ مگر کیٚنٛہہ لوٗکھ چھِ تِتھۍ یمن یہِ ہیٚچھنَس مَنٛز پرٛابلم چھِ گَژھان رایس کُکرٕس آیہِ اَمہِ برٛونٛہہ اوس پیٚوان لیٚجَن مَنٛز بَتہٕ رَنُن وۄنۍ آیہِ رایس کُکرٕس آلموسٹہٕ چھِ زیٛادٕ تر آسان ٲں گھرَن مَنٛز رایس کُکرٕس کانٛہہ کانٛہہ گھرٕ گَژھہِ انسانَس نَظرِ یہِ یتھ مَنٛز رایس کُکرٕس ایٚولیبٕل آسَن نہٕ کِہیٖنۍ اتھ مَنٛز چھِ چیٖز پیٚوان ترٛاوٕنۍ بَتہٕ چھُ گَژھان أتتھے پانٔے تیار تہٕ مگر یم سیٖنیَر سِٹیٖزنٕز چھِ تِمن چھِ اَتھ مَنٛز تہِ پرٛابلم پیٚوان فیس کَرٕنۍ تِکیٛازِ تِمن چھُنہٕ تگان یہِ یوٗز کَرُن کیٚنٛہہ بیٚیہِ چھِ تِم سونٛچان یم ٹیٚکنالوجی مَنٛز چھُ گَژھان کھیٚن تیار سُہ چھُنہٕ پوٗرٕ نیٛوٹرٛشیٚس آسان کیٚنٛہہ یِمن چھِ پرٛابلم گَژھان یِم ٹیٚکنالوجی یوٗز کرنَس مَنٛز یہِ یم چھِ واریاہ پرٛابلم فیس کران کیٛازکہِ وۄنۍ کانٛہہ چھُکھ ہیٚچھناوان تَمہِ سۭتۍ چھَنہٕ پرٛابلم گَژھان فیس کیٚنٛہہ تہٕ مگر توتہِ چھُکھ نہٕ تگان سورُے یوٗز کَرُن کیٚنٛہہ وۄنۍ کٲنٛسہِ چھُ کانٛہہ چھُنہٕ ہیٚکان ہیٚچھِتھ جلدی اس لیے چھ تِمن گَژھان پرٛابلم اس لیے چھِ تِم روزان یم پرٛٲنۍ خیالات چھِ تٔتھۍ سۭتۍ روزان اسہِ پَزٕ یم سیٖنیَر سِٹیٖزَنٕز چھِ تِمن پَزِ اسہِ یَتھ ٹیٚکنالوجی سۭتۍ فیٚمِلیرِٹی دِنۍ ییٚمہِ سۭتۍ کہِ تِمن نہٕ پرٛابلم گَژھہِ تہٕ بیٚیہِ واریاہ آسٲنی تہِ گَژھہِ یِہنٛزِ زندگی مَنٛز